وعلیکُم السلام تُہۍ چھُو حظ یہِ وۄستہٕ آ اَسہِ حظ اوس یہِ پَش کرُن مَہ اہن حظ مکانَس اَ آ بیٚیہِ حظ اوس اَسہِ دارِ تہٕ درواز بناوٕنۍ

چارٕے حظ چھُس اَمہِ آے تہٕ وۄنۍ اگر حظ تۄہہِ فٕرست چھو تہٕ تیٚلہِ کٔرۍتو تُہۍ

سُہ ؤنِو نہٕ حظ تُہۍ آ اَصٕل حظ اَصٕل حظ اَصٕل حظ فیشن دار

آہن ؤنِو حظ ٹھیٖک حظ چھُ اہن حظ اہن حظ یہِ بیٚیہِ چھُ نہٕ حظ دارِ تہِ درواز تہِ تِمَن حظ لٔکٕر تہِ حظ تُہۍ چھُو نہٕ حظ یہِ تُہۍ چھُو نہٕ حظ تُہۍ چھُو نہٕ حظ دارِ دروازِ تہٕ بناوان پانہٕ تہِ آ سُہ دِی حظ تُہۍ مےٚ أتھۍ سۭتۍ تہٕ اچھا اچھا ٹھیکسٕے

ہے سِنیُک حظ چھِ سہل تہٕ اۭں مگر بتہٕ وَتہٕ أنِو نہٕ حظ تُہۍ اورَے اگر حظ تُہۍ یِیِو چایہِ زٕ حظ دِمو بتہٕ أنِو تُہۍ مگر تیٚلہِ پانسٕے اگر تُہۍ ٹھیکہٕ کٔرِو

نَہ وٕنۍ کَتہِ أنۍ اَسہِ تُہۍ دِیِو نہٕ حظ گۄڈٕ یَتھ نظر تُہۍ کر یِیِو ییٚلہِ تُہۍ اَتھ نظر دِیِو گۄڈٕ ہے أسۍ حظ چھِ آسان گرے بَسان حظ ٲسۍ ووکرٕ

آ اۭں سُہ چھِ اَندر کُنٕے محلَس منٛز ییٚلہِ تُہۍ یور وٲتِو نہٕ حظ بہٕ حظ آسو یے پیٛاران ہُتٮ۪ن مسجِد نِش تہٕ بہٕ حظ اَنو تُہۍ

آ آ تِم حظ چھےٚ بِہتھ

چلو ٹھیٖک حظ چھُ بہٕ حظ تیٚلہِ حَظ کٔرۍزیو تُہۍ مےٚ فون اورَے بہٕ چھُسو ییٚتٮ۪ن ہَہ چلو ٹھیٖک حظ چھُ